اسلام وعلیکُم ٹھیٖک مےٚ اوس یَتھ فٕلایِٹ کٔرمٕژ بُک سۄ چھ ڈِلیی یوت گَژھان اَتھ کیٛاہ پرابلِم چھِ وُنیُٛک تام گٔے سۄ ترٛیہِ لَٹہِ ڈِلیے فٕلایِٹ ٲس ساڈٕ ٲٹھ چَنٛدی گَڑھ سِریٖنِگر ٹُو چَنٛدی گَڑھ بِلکُل پَتہٕ ہووُکھ بیٛاکھ ٹایِمِنٛگ ساڈٕ باہ ساڈٕ باہ پَتہٕ چھِ تِم کَران ڈِلیے وۅنۍ چھِنہٕ تِم کانٛہہ ٹایِمٕے دِوان کَر چھُ کیٛاہ چھُ اَتھ کیٛاہ پرابلِم چھَ

وۅنۍ کیٛاہ کرو مگر ہُپٲرۍ ٲس نا مَجبوٗری ٲس مےٚ چھِ ضوٚ وۅنۍ چھا کانٛہہ کانٛہہ اَیڈِیا کیٚنٛہہ چھا باسان کۭتِس ٹایِمَس تام ہیٚکہِ یہِ گٔژھۍتن وۅنۍ ریٚزیٛوٗم تہٕ کَر ہیٚکوو أسۍ کر واتو مگر تُہۍ نَے چھِو اَتہِ دِوان کِہیٖنٛۍ ٹایِم وَیِم کۭتِس ٹایِمَس تام وٲتِو یا کیٛاہ کٔرِو اتہِ چھُ خٲلی یی ژےٚ ہسا چھُ ڈِلیے کۭژاہ چھِ ڈِلیے تہِ چھُنہٕ یہِ ہاونٕے نہَ چھُو تۅہہِ کانٛہہ نیٚکٕس ٹایِم ٹیک آف ٹایِم دِوان وۅنۍ چھا کانٛہہ بَدَل کانٛہہ وتھ بہٕ کِتھٕ پٲٹھۍ ہیٚکہٕ وٲتِتھ اَز چَنٛدی یہِ چَنٛدی گَڑھ کِتھٕ پٲٹھۍ ہیٚکہٕ بہٕ وٲتِتھ اگر بہٕ صُبحس تام تہِ واتہٕ تُہۍ ؤنۍتَو پگاہ یِمہٕ اَدٕ ییٚلہِ جموں تام ہیٚکہِ فٕلایِٹ ؤتھِتھ تہٕ پَتہٕ کیٛاز ہیٚکہِ نہٕ سۄ دہلی گٔژھِتھ چلو وۅنۍ کَر چھُو تۅہہِ باسان کَر ہیٚکہِ گٔژھِتھ مُمکِن کیٛاہ چھُ

چَلو ٹھیٖک او کے چَلو